اسہِ حظ اوٗس آرڈَر کوٚرمُت شَمپوٗ حظ تہٕ یُس ڈیٚلِؤری ٲس سۄ حظ ٲس برابر ٹایمَس پٮ۪ٹھ

تَتھ نَہ حظ لوٚگ نہ زیادٕ ٹایِم کہیٖنۍ تہِ بیٚیہِ یُس پرٛوڈکٹہٕ اوٗس سُہ ہسا اوٗس واریاہ اصٕل تہٕ فی الحال گوٚو مےٚ اَکھ ہفتہٕ یوٗز کَران تہٕ مےٚ ہَسا چھِ پرٛوڈَکٹہٕ باسان واریاہ اصٕل تہٕ ہِیر لاس اوٗس گژھان سُہ ہَسا گوٚو تَمہِ سۭتۍ سِٹاپ بیٚیہِ اوٗس ڈینڈرٛف سُہ تہِ ہَسا ژوٚل تَمہِ سۭتۍ بیٚیہِ ٲں بیٚیہِ فرٛیگریٚنٕس چھِنہٕ تَتھ کِہیٖنۍ سۄ ہسا چھِ نارمَل تہٕ کَلَر تہِ چھِ تَتھ ٹھیٖک بیٚیہِ یۄس پیکِنٛگ ٲسۍ سۄ ہسا ٲسۍ واریاہ اصٕل تہٕ پرڈوکٹہٕ ہسا چھِ مےٚ اُوَرآل باسان واریاہ زیادٕ اصٕل فی الحال گوٚو مےٚ ہفتہٕ یوٗز کران تہٕ بٲقی یہِ ایٚکٕسپیٖرِینٕس ٲسہِ سۄ ہسا کَرٕ بہٕ برۄنٛہہ کُن شیر پَتہٕ یِم

وُنیُک تانۍ ہسا یۄس مےٚ ایٚکٕسپیٖریَنٕس چھِ پرٛوڈَکٹہٕ ہَسا چھُ واریاہ اصٕل بہٕ ہَسا چھُس کَمپٔنی ہُنٛد شُکُر گُزار تٕم ہَسا چھِ ییٚتہِ پرٛوڈَکٹہٕ بَناوان اسہِ تام واتناوان کَسٹمَرَن تانۍ کیازِ ٲسۍ وَنان یِم یِم ٲں یِم ہَسا کٔرِو پرٛموٹ أسۍ کَمپٔنی یِم یِتھ پرٛوڈَکٹہٕ بَناوان تہٕ